یُس ییتُک دوا چھُ سُہ چھُنہٕ ییٚتہِ ییٚتہِ سَستہٕ دِوان کِہینۍ تہِ نہٕ یُس ییٚتہِ دوہ چھُ مِلان سٲنِس ییٚتہِ بانڈی پورہ ہسپَتالَس منٛز سُہ چھُ واریاہ زیادٕ دروٚگ مِلان سَستہٕ چھُنہٕ مِلان کِہینۍ تہِ نہٕ کیازِ کہِ تۄہہِ چھُو پَتہٕ ہٕے آز چھِنہٕ دوا یُس آسان سُہ چھُنہٕ پِیُور آسان کِہینۍ تہِ نہٕ اکھ چھُ دوا آسان ڈُبلِکیٹ بیٚیہِ چھُ سُہ دِوان تیوٗتاہ دروٚگ تہٕ واریاہ زیادٕ دروٚگ چھِ دِوان ییٚتہِ یُس سٲنۍ اِنَکم چھِ مطلب میون مول چھُ کران موزوٗرۍ تہٕ بیٚیہِ چھُ میون بوے کران موزوٗرۍ یُس تِہٕنز اِنکَم چھےٚ اَسہِ یِوان سُہ چھُ اسہِ لگان مےٚ باسان نیصفہٕ کھۄتہٕ زیادٕ چھُ اَسہِ لگان سُہ أتھی میڈسَن سٕے پٮ۪ٹھ کیازِ کہِ یُس میون مول چھُ سُہ تہِ چھُ بیمارٕے آسان یُس میٲنۍ موج چھِ سُہ تہِ چھِ بیمارٕے اَسہِ چھُ نیصفہٕ کھۄتہٕ زیادٕ پونسہٕ لَگان تٔتھی تٔتھی یِمن بیمارن اَگر وٕچھو یَتھ یَتھ دورَس منٛز ییٚتہِ چھِ زیادٕ کھۄتہٕ زیادٕ بیمارے اَگر وٕچھو اَگر معموٗلی بیمارِ چھِ اَگر آز کانہہ معموٗلی بیمارِ چھِ گژھان کانہہ شُر چھُ گژھان معموٗلی بیمار لۄکُٹ شُر تٔمِس چھُ خبر کۭتِس کالَس گۄڈٕ میڈِسَن تٔمِس چھُ لگان ساسَس دۄن ساسن میڈِسَن اَگر کِہینۍ نہٕ کِہینۍ نہٕ اَگر معموٗلی گژھو نہ یٔڈ دادِ موٗجوٗب ہَسپَتال تَتہِ تہِ تَتہِ دِن خبر کٲ تَتہِ دِن پانژَن ہَتَن شیٚن ہَتَن دو یِتھے کَنیتھ چھِ ییٚتہِ چھِنہٕ سستہٕ مِلان دوا کِہینۍ ییٚتہِ چھِ واریاہ زیادٕ دروٚگ مِلان دوا کیازِ کہِ یُس ییٚتہِ دوا چھُ تَتھ منٛز چھُ وٕنہِ یِم زیادٕ ڈُبلِکیٹ تہِ چَلاوان تہٕ یِم ڈاکٹر چھِ تِم تہِ چھِ اَتھ منٛز یادٕ پونسہٕ کھٮ۪وان تہٕ یُس یُس اَسہِ یہِ ییٚتہِ چھُ روزمَرا زِندگی منٛز چھُ یَتھ منٛز چھُ زیادٕ بیمار پیوان تہٕ یِتھ منٛز چھِ زیادٕ بیمار پیوان اَگر وٕچھو زیادٕ چھِ لۄکٔٹۍ شُری پیوان بیمارِ کیازِ کہِ یِم چھِ مٔکرِس سۭتۍ زیادٕ کران یِم چھِ لَژھِ سۭتۍ زیادٕ کران یورٕ گژھان سٔکوٗل تورٕ یَن وردی بٔڑرٲوِتھ تورٕ آسان یِمن لَژھ پَلو أمِس چھِ پیوان اَمی سۭتۍ زیادٕ بیمار یِم چھِ زیادٕ رانڈگی کران تَوے چھِ یِم زیادٕ بیمار پیوان بیٚیہِ یُس سون ہَسپَتال چھُ یَتھ منٛز چھُنہٕ کِہینۍ تہِ نہٕ دوا مِلان فری مِلان چھُ تھوڑا بہت مَگر سُہ چھُ لوکَل دوا آسان سُہ چھُنہٕ لَگان پَتہٕ کُنی تہِ نہٕ بیٚیہِ چھِ یِم تِمن دوان یِمن یِم زانان آسن اَسہِ چھِنہٕ دِوان کِہینۍ تہِ نہٕ یِمن سُفٲرِش آسہِ اَتہِ تِمَن چھِ دِوان یہِ دوا اَسہِ چھُنہٕ دِوان کِہینۍ تہِ نہٕ دوا بیٚیہِ یُس ہیوی دوہ چھُ آسان سُہ چھُیی نہٕ آسان ہَسپَتالَن منٛز ایویلیبٔل پَتہٕ ہَسپَتالَن منٛز موٗجوٗد آسی نہٕ تہِ نَے کِہینۍ وۄنۍ اَگر آسہِ تہِ یِم چھِنہٕ دِوان کِہینۍ نہٕ یِم چھِ پَتہٕ سُہ نیبری نیبری کٕنان پَتہٕ دِوان سُہ دوا والین دِوان دوا والین یُس آز مہ چھُ تھوڑا بہت یہِ دوا آسان اَتہِ کینہہ تھوڑا بہت چھُ دِوان مَگر یُس پرون زَمانہٕ اوس ییٚلہِ بہٕ لۄکٕٹ ٲسٕس یا میون مول اوس لۄکُٹ یِتھٕے کَنیتھ تِمَن دۄہَن چھِنہٕ کِہینۍ أسۍ بوزان چھِ نا آز کَل بٔڑَن نِش یِمَن بُزرگَن نِش دٔلیل یِم یِمَن نِش چھِنہٕ اوسمُت کِہینۍ تہِ نہٕ ایویلیبٔل آسان تِمَن دۄہَن آز چھِ تویتہِ آسان تھوڑا بہت نہ برونہہ چھُنہٕ کِہینۍ تہِ نہٕ اوسمُت برونہہ چھُ اوسمُت پیوان مٔلۍ اَنُن یِتھٕے کٔنیتھ دوا یِتھٕے کَنۍ ہس یِتھٕے کَنۍ دُکانن پٮ۪ٹھ ٲسۍ مٕتۍ دِوان یِتھٕے کَنۍ پریویٹ ٲسۍ مٕتۍ دِوان مَگر یِم وۄنۍ آز چھِ آز چھِ تویتہِ دِوان تھوڑا بہت دوا تیوٗتاہ تہِ چھِنہٕ دِوان کِہینۍ تہِ نہٕ یوٗتاہ أسۍ وَنان چھِ تیوٗتاہ چھِنہٕ دِوان کِہینۍ تہِ نہٕ اَگر أسۍ وٕچھو میٲنۍ سی گرَس منٛز چھِ خبر کۭتیاہ بیمار میٲنۍ مٔمی تہِ چھِ بیمار میون ڈیڈی تہِ چھُ بیمار ییٚتہِ چھِ سٲلِم بیمار میٲنۍ دادی تہِ چھِ بیمار میٲنۍ نانی چھِ بیمار یِتھٕے کَنۍ چھِ ییٚتہِ چھِ اَسہِ ہَمساے اَڑین چھُ شُگر اَڑین چھُ بی پی گژھان ہاے اَڑین چھُ کیاہ تام اَڑین چھُ خبر کیاہ اَڑین چھُ سِکِن پروبلِم اَڑین چھُ خبر کیاہ کیاہ پروبلِم اللہ تعالیٰ بَچٲوِن مَگر کٲنسے چھُنہٕ مےٚ ؤنیُک تام وٕچھمُت دوا فری دِوان ہَر کیٚنہہ دوا نہ کِہینۍ چھُنہٕ دِوان چاہے سُہ آز اوس چاہے سُہ برونہہ آز چھُ تویتہِ دِوان تھوڑا بہت یٔڑ دادِ خٲطرٕ ؤڑ دادِ خٲطرٕ مَگر یُس برونہہ چھُ ٲسۍ مٕتۍ برونہہ چھِ نہٕ ٹوٹَل ٲسۍ مٕتۍ دِوان کِہینۍ تہِ نہٕ اَگر أسۍ أزِچ کَتھ کَرو آز چھِ دِوان معموٗلی زیادٕ تہِ چھِنہٕ دِوان کِہینۍ تہِ نہٕ تِمَن وَنان یور یہِ دوا دِیِو تِم ونان نیبرٕ کَنۍ أنو نیبرٕ کَنۍ چھُ ایویلیبٔل ییٚتہِ چھُنہٕ ایویلیبٔل کِہینۍ تہِ نہٕ تِم دَپان نیبرٕ کنۍ چھُ ایویلیبٔل ییٚتہِ چھُنہٕ ایویلیبٔل کِہینۍ تہِ نہٕ پَتہٕ ییٚلہِ بیٚیہِ کِس نِش بوزان تِم وَنان یِمَن اوس ایویلیبٔل مَگر یِم چھِنہٕ دِوان اَتہِ کِہینۍ وۄنۍ چھِ آز یِم چھِ آزٕ پَتہٕ پریویٹ کٕنان یہِ دوا پَتہٕ دِوان یِمنٕے دُکان دارَن دُکان دار چھِ یِمَن گۄڈٕنیٹھ تھاوان ؤنِتھ اَگر تُہۍ اَسہِ یِتھ کَنۍ کٔرو اَسہِ یہِ نہٕ زیادٕ مطلب تیٚلہِ کَسٹٔمَر اَسہِ یِن زیادٕ خٔریٖدار تیٚلہِ کِہینۍ تہِ نہٕ پَتہٕ چھُ یِمَن پیوان یہِ یِمَن دیُن پَتہٕ چھِ یِم گژھان پَتہٕ چھِ یِم گژھان تہٕ اَنان یِمن یہِ یِمن نِش دوا لُکھ تہٕ یِمَن چھِ پَتہٕ یِم مٕسلہٕ والان اَکہِ طریٖقُک یِم چھِ یِِمن واریاہ زیادٕ دروٚگ ہٮ۪وان دروٚگ دِوان یِمن یہِ دوا تَمے موٗجوٗب سانِس ہَسپَتالَس اَگر نَظر تراوو ڈِسٹرک بانڈپورہ ییٚتِچ گورمینٹ چھِ گۄڈٕنیتھ بِہَتھ ییٚتیُک لُکھ تہِ چھِ گۄڈٕ نیتھ شٔنگِتھ ییٚتہِ چھےٚ نہٕ یِمَن چیٖزن سَنان زیادٕ کِہینۍ تہِ نہٕ کیازِ کہ ییٚتہِ چھِ سٲلِم پَنٕنین پَنٕنین کامین سۭتۍ وۄنۍ گوٚو سَنُن تہِ پَزِ یِمَن کامین کیازِ کہِ یِم ییٚتِکۍ لُکھ چھِ یِم چھِ سٲلِم أتھی کُنَتھ یِم چھِ سٲلِم شٔنگِتھ ؤنکینَس یِم چھِنہٕ سَنان یِمَن چیٖزَن کِہینۍ تہِ نہٕ بیٚیہِ چھِ نہٕ ییٚیہِ چھِنہٕ ہٮ۪لتھ سینٹٲرٕس چھِنہٕ یِم چھِنہ گۄڈٕنیتھ ٹھیٖک کِہینۍ یِمَن منٛز چھِ تیٖژاہ فیسَلٹی تہِ نہٕ کِہینۍ تہِ نہٕ گوٚو وۄنۍ چھُ نو نو زمان چھُ یِوان تہٕ تھوڑا تھوڑا تھوڑا چھُ گژھان وۄنۍ منٛزٕ وَنے کیاہ تام مودِین بَنے تِم کاڑ تِم کیٚنٛہہ تام کولڈَن کاڑ تِمن پٮ۪ٹھ گژھِ کیاہ تام نہ نہ نہ سُہ سٲلِم اَپُز کِہینۍ چھُنہٕ گژھان کِہینۍ تہِ نہٕ یہِ چھُ سٲلِم ٹَر وٕچھو وۄنۍ کیاہ گژھِ برونہہ کُنَتھ یہِ نٔو گورمینٹ وٕچھو سانہِ خٲطرٕ کیاہ آسہِ وٕچھو